سٲنِس گرَس منٛز چھُ اَکھ پیوٗرِفایر لٲگِتھ کٮ۪نٛٹ آر او ییٚمہِ سۭتۍ چھِ أسۍ واٹَر چھِ فِلٹر تہٕ پیوٗرِفاے کَران حظ